وعلیکُم سلام سلام علیکُم ؤنِو حظ جِناب آ ٹھیٖک

اَچھا ٹھیٖک فرمٲوِو حظ اَسہِ چھِ ناو مُدثر حظ

وایِلڈٕ کرٛافٹ کیٛاہ چھُ آسان زبردَس شوٗز چھِ اَسہِ وایِلڈٕ کرٛافٹِکۍ موجوٗد حظ اَکھ چھِ یِم واٹَر پرٛوٗف شوٗز دوٚیِم چھِ اَتھ چیٖز اَتھ چھِنہٕ مطلب اَمہِ سۭتۍ چھِنہٕ گژھان تکلیٖف وکلیٖف پَکنَس وَکنَس منٛز کِہیٖنٛۍ بیٚیہِ چھِنہٕ یہِ سِکِڈ کَران کِہیٖنٛۍ ٹرٛیکِنٛگ منٛز چھِ عام طور بوٗٹھ حظ سِکیٚڈ تہِ ہٮ۪کان کٔرِتھ اَمہِ منٛزٕ چھِنہٕ عٲرَق وٲرَق تہِ یِوان کھۄرَن آ بیٚیہِ چھِ اَسہِ یِم ٹیٚنٛٹ ویٚنٛٹ چھِ اَسہِ سِٹِک وِٹِک ٹرٛیکِنٛگ سِٹِک یِم چھِ آسان تِم چھِ اَسہِ ایٚویلیبُل بیٚیہِ چھِ ٹیٚنٛٹ ایٚویلیبُل وایِلڈٕ کرٛافٹہٕ یہِ چھُ گژھان ترٛےٚ ساس پٮ۪ٹھ سِٹاٹ آ أسۍ نہَ حظ مگر أسۍ چھِ کَران کٲم أسۍ چھِ دِوان رینٹَس پٮ۪ٹھ حظ آ اَگر تُہۍ آ آ أسۍ چھِ دِوان رٮ۪نٹَس پٮ۪ٹھ تَمہِ خٲطرٕ چھُو تۄہہِ پٮ۪وان آے ڈی تھاوٕنۍ حظ

ٹینٛٹ چھِ اَسہِ کیچواہٕکۍ کیچواہٕکۍ حظ چھِ ٹٮ۪نٛٹ تَتھ چھِ آسان قٕسم اَکھ گوٚو مطلب یُس أسۍ اَکھ چھِ أسۍ کَران تَتھ چھِ آسان قٕسم حظ زٕ مطلب تۄہہِ کٕژ نفر چھُو ترٛےٚ نفر گوٚو توہہِ لگوٕ ژور نفرٕ وول یُس ژورَن نفرَن چھُ ٹینٛٹ لَگان سُہ لَگوٕ توہہِ کیچواہُک ٹینٛٹ نِیِو تُہۍ آ نہَ تُہۍ کٔرِو کٲم اَسہِ چھِ کیچواہٕکۍ ٹٮ۪نٛٹ حظ چھِ اَسہِ وٲتۍمٕتۍ نٔے تہٕ تِم چھِ واٹَر پرٛوٗف ٹٮ۪نٛٹ حظ وٲتۍمٕتۍ آ تَمہِ اَکھ چھِ تَتھ آسان گۄڈٕنٮ۪تھ حظ گوٚو ٹٮ۪نٛٹ تَمہِ پتہٕ چھِ تَتھ کَورِنٛگ یِوان فُل مگر فُل کَورِنٛگ تَمہِ پتہٕ چھِ أسۍ دِوان آ بیٚیہِ چھِ أسۍ دِوان تَتھ پٮ۪ٹھٕ یہِ ترٛوپال حظ سۭتۍ ییٚمہِ سۭتۍ نہٕ تَتھ مطلب روٗد اَژنُک خطرٕ چھِ ٹوٹَل کٔہٕنٛۍ نہٕ حظ آسان یُس تَتھ دوٚیِم کورِنٛگ چھنا آسان پَنٕنۍ ٹٮ۪نٛٹَس سۭتۍ سُہ چھِ آسان فُل واٹَر پرٛوٗف نہَ سُہ چھِ أسۍ مطلب اَگر دۄہَس چھِ پانٛژھ ہَتھ حظ ہٮ۪وان أسۍ تَتھ ہُتھٕ پٲٹھۍ حظ ہٮ۪وان سُہ پٲنٛژہٲٹھ ساس پٮ۪ٹھٕ گژھان سِٹاٹ تِم اَسہِ حظ چھُ یہِ شُپین شاپ چلو ٹھیٖک جِناب یہِ تۄہہِ ٹھیٖک باسٮ۪و تہٕ تی چھُ او کے سلام علیکُم